بِلکُل مےٚ چھ کتاب پٔرمٕژ میتھ یُس چلینجِنگ چھ روزان واریاہ زیٛادٕ یہِ چھُ روزان واریاہ چونکہِ یہِ سمجُن چھُ واریاہ مُشکِل اَتھ گژھہِ گایِڈ پیوٚن واریاہ رُت اگر گایِڈ اتھ اَصل پیٚیہِ مطلب لٔڑکس تہِ چھُ فوکس آسان تھاوُن فُل ہنڈرڈ پٔرسنٹ أتھۍ کُن مطلب یِم چیٖز ہیٚکو أسۍ یِم بُکہٕ یِم چھ یِم یِم ہیٚکو أسۍ ڈِسکس کٔرِتھ فرینڈَن سۭتۍ فیملی سۭتۍ مگر أنٛدروٗنی طور یُس یہِ چھُ یہنز فارملہ چھُ آسان یہِ چھُ واریاہ مُشکِل آسان سمجُن یہِ چھُ واریاہ چلینجِنگ روزان أکِس لٔڑکس خأطرٕ یا أکِس لٔڑکی خأطرٕ اَتھ چھُ فوکس لگان اَتھ گژھِ فوکس اِنسان ہنڈرڈ پٔرسنٹ تھاوُن مطلب ییٚمہِ ساتہٕ گایِڈ کرِ کانٛہہ اَتھ چھُ ہنڈرڈ پٔرسنٹ فوکس لگان تٔمہِ ساتہٕ یہِ چھُ آسان سورُے فوکس تھاوُن ٹیٖچرس کُن یا کأنٛسہِ گایِڈس کُن دٮ۪ن پتہٕ چھُ گژھن تھوڑا سہل یہِ نَتہٕ چھُ اُور آل یہِ واریاہ چلینجِنگ روزان یہِ سمجُن یہِ چھُ واریاہ سخت سبجیکٹ